وٕچھِو سا ییٚلہِ مطلب کٲنٛسہِ چھِ آسان مطلب سُہ ٹرٛک لوڈ کَران کُنۍ جایہِ لوڈ کَران یُس پتہٕ تٔمِس سُہ مٲلِک چھُ آسان أمِس ٹرٛک ڈرٛایورَسَن مٲلِک چھُ آسان سُہ چھُ دَپان تٔمِس ژےٚ چھے کرٕنۍ کٲم یا باقٕے باقٕے مٮ۪وٕ چھِ آسان دَپان چھِس ژٕ بَر یہِ کُنۍ ٹرٛکہِ ییٚتہِ پٮ۪ٹھ چھےٚ نِنۍ یہِ بیٚیِس مُلکَس منٛز ییٚلہِ پَتہٕ سُہ کٲم چھُ کَران سُہ بَران سُہ توٚمُل ووٚمُل ٹرٛکہِ منٛز پَتہٕ ییٚلہِ نیران چھُ حظ ییٚلہِ سُہ نیران چھُ سُہ چھُ گژھان بیٚیِس مُلکس منٛز تہٕ یِتھَے کٔنۍ چھِ اَگر نہٕ مان ژٕ اَگر نہٕ یِم ٹرٛک ڈرٛایوَر آسن اَگر نہٕ یِم آسن مان ژٕ اَگر نہٕ یِم آسن واریاہ پرٛابلِم لُکَن تِکیٛازِ یِمَے چھِ آسان یِمَے چھِ مٮ۪وٕ وٮ۪وٕ سبزی چھِ آسان یِم چھِ یِمَے پَکناوان بیٚیِس مُلکَس منٛز یِمَے چھِ نِوان أسۍ چھِ وۄنۍ بیٛاکھ کَتھ وَنان یِمَن کانٛہہ پرٛابلِم چھِ یِوان سَفرَس منٛز ییٚلہِ یِم مان ژٕ نیران چھِ پرٛابلِم چھِ یِوان مان ژٕ کُنۍ ساتہٕ چھِ آسان مِثال نِمہٕ بہٕ روٗد آسان زیادٕ پٮ۪وان ییٚلہِ یہِ ٹرٛک ڈرٛایوَر چھِ نیران کُنۍ جایہِ چھِ آسان وَتھ تنٛگ واریاہ خطرٕ چھُ آسان یِمہٕ رُدٕ سۭتۍ پَکنَس منٛز چھِ یِوان واریاہ خطرٕ کُنۍ ساتہٕ چھِ آسان شیٖن پٮ۪وان یِمَن چھِ آسان واریاہ مطلب سیوٚد پَکُن یِمَن چھُ پٮ۪وان دھیٛان تھاوُن ژۄپٲرۍ انٛدَو کیٚنٛہہ مَہ گَژھِ پرٛابلِم دِقت مَہ یی کیٚنٛہہ بیٚیہِ بیٛاکھ چیٖز چھُ تُہۍ چھُو دَپان بیٛاکھ سَوال یِمن مان ژٕ یہِ دقت گژھِ دوٗر دقت گژھِ یِتھَے کٲٹھۍ دوٗر أڑۍ تِم تہِ یِم مطلب زیادٕ تیز چھِ پَکان تِمن پَزِ نہٕ تہِ کَرُن کیٚنٛہہ تِکیٛازِ یُس تیز چھُ پَکان تٔمِس ہیٚکہِ اٮ۪کسِڈٮ۪نٛٹ کُنۍ جایہِ تہِ گٔژھِتھ تِکیٛازِ